سٲنِس یتھ ایریاہَس مَنٛز چھ زٕ ترےٚ کالیج گۄدنیُک چھُ ییٚتہِ بِجبِہارا کالیج گارمنٹ ڈگری کالیج بوتھ بایز اینٛڈ گٔرلز کھَنہ بل کالیج چھُ گارمنٹ ڈگری کالیج فار بایز یا ووٗمیٚنز کالیج اننت ناگ چھُ یم چھِ واریاہ زیادٕ فیمَس ایز بہٕ چھَس اکھ سٹوڈنٹ اکھ بہٕ تہِ چھَس پران ووٗمیٚنز کالیج اننت ناگ اینڈ بہٕ چھَس تتہِ پَڑان آرٹس سَبجَکٹ یعنی اکنامکس